بہٕ گٔیاوس بازر مےٚ آس یہِ مےٚ ٲسۍ فارمس کِت سیور ضرورت بہٕ گووُس بازر بہٕ ووتُس بازر مےٚ تُلۍ تتہِ سیور سسکا کمپٔنی ہنٛدۍ ییٚلہِ بہٕ گرٕ ووتُس مےٚ لٲگۍ تِم فارمس تِم سیور مےٚ چھِ لگان تتھ لگ بگ سیور ہتھ بہٕ چھُس تِم سیور چلاوان چلاوان تتہِ چھُ گژھان لگ بگ لگ بگ رٮ۪تس منٛز چھِ گژھان تِم سٲری زٕ خراب یس سۄ سسکا کمپٔنی تِمو دِژ تِم اکھ سیور درٛوٚگۍ بییٚہِ رودۍ نہٕ تِم رٮ۪تس منٛزی گے تِم سٲری خراب تِمن ٲس گۄڈٕ ڈِم لایٹ روزان پتہٕ پتہٕ ٲسکھ گژھان گنٛٹہٕ باد أکِس أکِس با سیورس بنٛد بلبس ٲس أکِس أکِس بلبس ٲس گژھان سۄ لایٹ بنٛد پتہٕ ٲسۍ نہٕ تٔتھۍ سۭتۍ تِم چلان کینٛہہ سۄ سسکا کمپٔنی سۄ چھِ بٔلۍ بکواس یِم یِم چھِ کران لُکن بناوان بے وقوف اکھ دِتکھ درٛوٚگۍ بییٚہِ دراو نہٕ تِمن ٹایِم کہینۍ